اِنڈیہِکۍ کینٛہہ مشہوٗر سٕپوٹٕس ہَسا چھِ یِم کِرکَٹ ہَسا چھُ فُٹ بال ہَسا چھِ بیٚیہِ ہَسا چھُ ٹٮ۪نٕس تہٕ ہِندُستانٕکۍ یِم زَن مشہوٗر معٲروٗف اٮ۪تھلیٖٹ چھِ تِمَن منٛز ہَسا چھُ یِوان اَکھ چھُ یِوان وِراٹھ کوہلی یُس زَن کِرکَٹَس سۭتۍ وابسطہٕ چھُ یہِ ہَسا چھُ بیٚیہِ اَکھ لیٖگ تہِ گِنٛدان تَتہِ ہَسا چھُ یہِ آر سی بی أکِس ٹیٖمَس کٮ۪پٹِن بیٛاکھ اَکھ فیمَس اٮ۪تھلیٖٹ ہَسا چھُ یِوان سُنیٖل چھٔتری یہِ ہَسا چھُ گِنٛدان چِناے اٮ۪ف سی یَس یہِ ہَسا چھُ اَکھ واریاہ فیمَس اٮ۪تھلیٖٹ اِوٕن أمِس ہَسا چھِ واریاہ اِنٹَر نیشنَل گولٕز تہِ بیٚیہِ ہَسا چھِ اَ اَکھ فیمَس اٮ۪تھلیٖٹ یوٚس ہَسا سانیہ مِرزا چھِ سۄ ہسا چھِ رِپرٛزَنٛٹ کَران ٹٮ۪نٕس تہٕ بیٚیہِ چھُ اَکھ مہیش بٔہوٗپٔتی یِتہِ ہَسا چھُ اَکھ ٹٮ۪نٕس سٹار